میون پٔرسٕنَل گول ییٚمہِ کہِ ییٚمہِ خٲطرٕ بہٕ محنت چھَس کَران میون پٔرسٕنَل گول چھُ بہٕ کَرٕ ہا نیٖٹ کالِفَے تہٕ تَمہِ خٲطرٕ چھَس بہٕ سٮ۪ٹھاہ محنت کَران تَمہِ خٲطرٕ چھَس بہٕ دۄہ راتھ پَران آسان تَمہِ خٲطرٕ چھَس بہٕ حَدٕ کھۄتہٕ زیادٕ محنت کَران آسان بہٕ چھَس سکوٗل گژھان تَتہِ تہِ چھَس بہٕ دِل جان لَگٲوِتھ محنت کَران تہٕ بہٕ چھَس واریاہ زیادٕ تَمہِ خٲطرٕ محنت کَران تہٕ بیٚیہِ پَنٕنۍ دوس چھِ مےٚ گایِڈ کَران تہٕ تِم تَمہِ سۭتۍ چھَس بہٕ ماٹِویٹ گژھان زِ بہٕ کَرٕ ہا یہِ گول پَنُن ایٚچیٖو